یِم پانٛژھ نیبٲرٕس چھِ اَسہِ محمد رفیق شاہ چھِ اَسہِ گۄڈٕنیُک نیبَر یُس اَسہِ أنٛدۍ پٔتۍ چھِ یُس اَسہِ دٔیِم نیبَر چھِ عبدالحمیٖد ڈار یہِ تہِ چھِ اَسہِ أنٛدۍ پٔتی اکھ نیبَر ییٚتہِ نزدیٖکھٕے ترٛیٚیِم نیبَر یُس چھِ غلام الدیٖن بَٹ یہِ تہِ چھِ ییٚتی اَسہِ اَکھ نیبَر ژوٗرِم نیبَر یُس چھِ اَسہِ غلام محمد ڈار یہِ تہِ چھِ اَسہِ ییٚتی اکھ نیبَر بیٚیہِ چھِ اَسہِ بیٛاکھ اَکھ نیبَر غلام رحیٖم رٲتھر یہِ چھِ اَسہِ بیٛاکھ نیبَر ییٚتی أنٛدۍ پٔتۍ